ہیٚلو سلام علیکُم ٹھیٖکھ پٲٹھۍ چھِو حَظ اہن حَظ ٹھیٖکھ پٲٹھۍ مےٚ حَظ اوس یہِ بَچہِ حَظ بٮ۪مار یہِ حظ ہیٚکہِ نہٕ سکوٗل یِتھ کینٛہہ أمِس تھٲیزیو لیٖو اَتہِ اَدٕ حَظ سلام علیکُم